مےٚ چھُ پنٛنؠن گرٛینڈ مطلب نانۍ بٔڑبَب یِم مےٚ ٲس تِمَن نِش چھِ مےٚ بوٗزمُت واریاہَن ہُنٛد ناو کہِ کم کٔم بادشاہ چھِ ٲسۍ یِم کٔشیٖر منٛز جیسے کہِ اَتھ منٛز چھُ یوصف شاہِ چک چھُ اوسمُت اَکبَر بادشاہ چھُ مُت پَرٛتَاب سِنٛگ چھُ اوسمُت ہَرِی سِنٛگ چھُ اوسمُت تہٕ مےٚ چھُ تِہُنٛد بوٗزمُت کہِ جیسے کہِ وۄنۍ چھِ وَنان یوصف شاہِ چک دَپان یوصف شاہِ چک یَیٚلہِ ہِندُستانَس منٛز یَتھ کٔشیٖر منٛز اوس آو بادشاہ أمۍ چھِ تَمہِ ساتہٕ گۄڈنِچ لَٹہِ کوٚرمُت کہِ أمۍ چھِ لُکَن ہٕنٛز مُشکِلات بوٗزمٕتۍ أمۍ چھِ بَنٲومٕژ اکھ ٲس میٖٹِنٛگ تھَاوان اَکہِ دۄہ کِتھ بہٕ چھُس بوزُن لُکَن ہٕنٛدۍ یِمن کُن مُشکِلات چھِ یِوان تہٕ پَتہٕ اوس کَران یہِ کوٗشِش کہِ بہٕ کَرٕ یِم سالو اِہنٛدِ اِہنٛدِ سۭتۍ بیٚیہِ چھِ اوسمُت أمۍ کوٚرمُت کہِ ژوٗر ژوٗر چھِ ٲسمٕژ گژھان کٔشیٖر منٛز واریاہ تَمہِ ساتہٕ چیٖز چھِ آسۍ مٕتۍ نِوان ژوٗرِ أمۍ چھِ سۄ خَتٕم أمۍ چھِ تِم رٔٹِمٕتۍ أمۍ چھِ تِمَن سَزا دِیُتمُت تہٕ أمۍ چھِ آسان خَتم کٔرمٕژ پَتہٕ گوٚو اکبَر اکبَر بادشاہ مۄغَل چھِ ٲسمٕتۍ مۄغل بادشاہ چھِ ٲسمٕتۍ یِم چھِ کٔشیٖرِ منٛز کَنٹٕرٕبِیوٗشن کوٚرمُت یِمو چھِ ییٚتہِ واریاہ رٕژ رٕژٕ پارکہٕ بنامٕژ یِمو چھِ ییٚتہِ بِلڈِنٛگ بنامٕژ رٕژ رٕژٕ پتہ کینٛہہ نِشاط گاڈَن چھِ نِشاط گاڈَن چھِ ییٚتہِ بنٲومٕژ یِمَو تہٕ یِمَو چھِ یِمَو یہِ پانٛڈول لَرِیٚن چھِ اوسمُت ییٚتہِ تِم تِم چھِ ٲسۍ مٕتۍ ییٚتہِ تہٕ یِمو چھِ تِم رٕژ رٕژ مطلب پِکنِک سٕپاٹ بَنٲومٕتۍ سانہِ خٲطرٕ تِم رٕتۍ مونومینڈٕز چھِ یِمو سانہِ خٲطرٕ بَنٲومٕتۍ رٔتۍ تہٕ ییٚمہِ سۭتۍ کٔشیٖر اکھ فیمَس چھِ ییٚمہِ سۭتۍ باسان چھِ کٔشیٖر چھِ واریاہ اَصٕل تہٕ تِمو چھِ یُس یہِ کَنٹربیوٗشَن دیُتمٕتۍ